پاوَر ٲں مطلب بہٕ ہیٚکہٕ ؤنِتھ کہِ مطلب اسہِ چھُ آسان لگ بھَگ یَپٲرۍ وُنکیٚس چھُ ریٚتہٕ کوٗل تہِ ریٚتہٕ کالہِ چھُ آسان اسہِ مطلب دۄہَس راتَس چھُ پاوَر چھِنہٕ نِوان یَپٲرۍ کِہیٖنۍ تہِ نہٕ مگر چھِ وۄنۍ وَنان کہِ میٖٹَر لاگَن تہِ پَتہٕ چھَنہٕ پاے کیٛاہ گژھہِ مگر أسۍ چھِنہٕ دِوان یَپٲرۍ میٖٹَر لاگنہٕ کیٚنٛہہ کیٛازِکہِ أسۍ چھِ یَپٲرۍ ڈاوُن ٹاونَس منٛز بَسان زَنہِ کَشمیٖرَس منٛز چھُ سرینَگرَس منٛز یِوان ماننہٕ ڈاوُن ٹاوُن تَتھ منٛز چھُ واریاہ مطلب ضُروٗر تَتھ منٛز چھِ أمیٖر تہِ بَسان واریاہ مگر مطلب ٲں تَمہِ کھۄتہٕ مطلب ٹھیٖک ٹھاکھ تیٖتایہ تہِ چھِنہٕ تِم بَسان تِم أمیٖر یَپٲرۍ کیٚنٛہہ کہِ أسۍ یَپٲرۍ ہیٚکَن نہٕ تیوٗتاہ کٔرِتھ ایٚفٲرڈ زَن مطلب ٲں تَتھ چھِ وَنان کہِ اگر میٖٹَر لاگَن تَتھ ہیٚکو نہٕ نَہ ہیٖٹَر لٲگِتھ نہ ہیٚکو بۄیلَر ترٛٲوِتھ نہ ہیٚکو کیٚنٛہہ ترٲوِتھ زَن چھُ بُتھہِ چھُ پَتہٕ وَندٕ وَندَس منٛز چھُ آسان واریاہ کیٚنٛہہ کَشمیٖرَس منٛز وُچھُن زَن شیٖن پیٚیہِ زَن پَگاہ پَتہٕ چھُ ٲں ہیٖٹَر روٗم ہیٖٹَر چھُ چَلاوُن پَتہٕ اگر یَپٲرۍ أسۍ ییٚلہِ أسۍ ییٖتیاہ لاگو یِم چیٖز ہُپٲرۍ ٲں کھَسہِ شےٚ ساس سَتھ ساس بِل ریٚتَس مطلب یوٗتاہ کَتہِ ہیٚکو أسۍ کٔرِتھ مطلب سَرکارَن چھُ ییٚتہِ تھوٚمُت کہِ أسۍ لاگو میٖٹَر مگر أسۍ چھِنہٕ دِوان یَپٲرۍ لاگنہٕ کیٚنٛہہ مگر اسہِ ترٛٲوِکھ تارٕ بیٚیہِ ترٛٲوُکھ اسہِ میٖٹر تہِ مگر أسۍ چھِ یَپٲرۍ پھٕٹرٲیِکھ تہِ واریاہَن جایَن ڈاوُن ٹاونَس منٛز وُنکیٚس چھُ ریٚتہٕ کول ریٚتہٕ کالِس منٛز چھُ اسہِ آسان ٹھیٖک دۄہَس راتَس چھِ پاوَر چھِنہٕ نِوان کِہیٖنۍ تہِ نہٕ وۄنۍ چھُ مگر پاوَر ییٚلہِ آسان چھُ اسہِ تمہِ وِزۍ چھُنہٕ اسہِ آب آسان کِہیٖنۍ نہٕ اسہِ چھُ آبٕے گَژھان پَتہٕ چھِ وَنہِ ٲں بیٛاکھ یہِ کہِ وۄنۍ منٛزٕ چھِ آسان ونان اسہِ گَژھہِ ہا مگر ٲں زیادٕ تہِ چھُنہٕ مگر پاوَر چھُ اسہِ آسان دۄہَس راتَس پَتہٕ چھُ منٛزٕ اوترٕ پٮ۪ٹھ اوٗس وۄنۍ سیٚپٹمبَر پَتہٕ ییٚلہِ کھَسان چھُ پَتہٕ یَتھ کُنَتھ ٲں ہَرُد چھُ پَتہٕ یِوان زَن ٲں تَتھ منٛز کیٛاہ چھُ گژھان تَتھ منٛز چھِ پَتہٕ تھوڑا پاوَر گَژھان کَران یِم شیٚڈیوٗل بَدلاوان پتہٕ تَتھ منٛز چھِ یِم تھاوان پَتہٕ ٲں مطلب ٲں کُنہِ ٹایمہٕ مطلب دَہہِ بَجہِ پٮ۪ٹھ باہَن تام پاوَر یَلہٕ بَہہِ بَجہِ پٮ۪ٹھ ترٛیٚن تام بنٛد یِتھَے کٔنۍ ترٛیٚن ترٛیٚن گھنٹَن ترٛاوان ترٛیٚن گھنٹَن بنٛد تھاوان وُنہِ کوٚرُکھ نہٕ سُہ شیٚڈیوٗل کیٚنٛہہ فی الحال چھِ وَنان میٖٹَر لاگو میٖٹَر مطلب یَپٲرۍ چھِ ویسے لَڑٲیی فی الحال آسان وۄنۍ چھُ بیٛاکھ یہِ مطلب اسہِ کِژھ چھِ زِندگی گژھان ایٚفیٚکٹِو ریٚتہٕ کالہِ چھُ ٹھیٖک گَژھان پاوَر چھُ روزان اصٕل فین چھِ چَلاوان مطلب ریٚتہٕ کالہِ چھُ واریاہ مَزٕ مطلب پاورٕ کِس حِسابَس مگر پاوَر ییٚلہِ آسان چھُ آب چھُ گَژھان موٹَر چھُنہٕ ہیٚکان کھٲلتھٕے نہٕ پَتہٕ ییٚلہِ نہٕ پاوَر چھُ سارنٕے آسان موٹَر چھِ اَنٛد ہیٚتھ محلٕے لاگان تہِ پَتہٕ یِمَن نہٕ بِچاریٚن موٹر چھُ آسان تِمَن چھُنہٕ پَتہٕ آبٕے آسان تِم چھِ آسان پَتہٕ ژھرٛھٹہٕ ژھرٛھٹہٕ کَران مگر بجلی چھِ آسان ٲں ریٚتہٕ کالہِ ٹھیٖک ٹھاکھ واریاہ وۄنۍ چھُ بیاکھ ٲں یہِ مطلب وۄنۍ اَمہِ پَتہٕ ییٚلہِ وَنٛدَس منٛز چھُ مگر گژھان واریاہ مشکل وَنٛدَس منٛز چھُ مطلب گُزارٕ پیٚوان کَشمیٖرَس منٛز تھوڑا گژھان واریاہ ییٚتہِ زَن چھُ پیٚوان شیٖن واریاہ تہِ پَتہٕ چھُ لَگ بھَگ ہفتَس دۄن ہَفتَن نہٕ پاورٕے وُچھان زانہہ تارَن پٮ۪ٹھ چھُ شیٖن پیٚوان تارٕ چھِ آسان ژھیٚنٕمَژ ٹرٛانسفارمَر مطلب منٛزٕ چھُ یِوان تیز پاوَر وَنٛدَس منٛز تہِ ٹرٛانسفامَر مطلب ٲں ٹرٛانسفارمَر چھُ آسان نیٚبرٕ کٔنۍ یُس محلُک ٹرٛانَسفارمَر سُہ چھُ پھٹان تٔتی پَتہٕ چھُنہٕ یِوان لگ بھگ پاوَر کِہیٖنۍ نہٕ ہَفتَس نہٕ پَتہٕ چھِ مَحلہٕ وٲلۍ گَژھان توٗر بجلی دَفتَر تَتہِ چھِ پَتہٕ تِمَن ایٚپلِکیشَن ترٛاوان کہِ اسہِ حظ چھُ یِتھ کٔنۍ اِلتِجا کَران کہِ اسہِ أنتَو وَنہِ یہِ ٲں مٔٹ ٲں یہِ پاوَر مٔٹ بجلی مٔٹ ٲٕ یہِ أنتَو اسہِ بجلی یہِ ٲں مٔٹ أنتَو اسہِ مگر وَنٛدَس منٛز چھِ واریاہ مشکلات گَژھان وۄنۍ زَن کُنہِ وِز آسہِ پرٛیٚس کَرُن مطلب پَلوَس آفِس آسہِ گَژھُن یا کُنہِ جایہِ تہِ سکوٗل آسہِ گَژھُن تہِ پاوَر چھُنہٕ آسٲنی پَتہٕ چھُ پیٚوان گیسَس پٮ۪ٹھ پرٛیٚس لاگُن سۄ تہِ چھ واریاہ پرابلِم گژھان آب سرٛان وان آسہِ کَرُن یا توٚت آب آسہِ اسہِ ضروٗرت مطلب بانہٕ یپٲرۍ چھُ آسان شیٖن واریاہ پیٚوان مطلب تۭر اِنسان چھُ سُہ مطلب لَگان تمہِ سۭتۍ پَتہٕ چھُنہٕ یَپٲرۍ پاورٕے آسان تہٕ کیٛاہ کَرو روٗم ہیٖٹَر تہِ چھُ منٛزٕ پاوَر ییٚلہِ چھُنہٕ آسٲنی تہِ روٗم وِشنیر کَرِہا اِنسان سُہ تہِ چھُنہٕ گَژھٲنی ییٚلہِ نہٕ منٛزٕ چھُ پیٚوان شیٖن واریاہ تارٕ وارٕ چھِ سورُے چھِ ژھیٚنان مطلب وَنٛدَس منٛز چھُ واریاہ تَفریٖق وۄتھان مگر ریتہٕ کالہِ چھُ ٹھیٖک وَنٛدَس مَنٛز چھِ واریاہ پَسرٕ یِوان پاورٕ سۭتۍ ییٚلہِ پاوَر گَژھانٕے یِوان گَژھان چھُ ہَفتہٕ وادَن چھُ آسان بَنٛد وَنٛدَس مگر ریٚتہٕ کالہٕ چھُ آرام وُنکیٚس چھُ ریٚتہٕ کوٗل وُنکیٚس چھِ أسۍ آرام کَران واریاہ زیادٕ واریاہ واریاہ زیادٕ چھُ ریٚتہٕ کالہِ مَزٕ